گامہٕ لیولہِ پٮ۪ٹھ یُس گورمیٚنٛٹ چھِ بانڈی پوراہَس منٛز گۄڈٕ چھِ یِوان گامہٕ لیولہِ پٮ۪ٹھ یہِ وُچھنہٕ یۄس چھِ پنٛچایت باڑی آرگنایز کران چھِ ہیٚنٛڈٕل یعنی کہِ کران چھِ تہٕ اَمیٛک یُس ہیٚڈ چھُ آسان سُہ چھُ آسان سرپنٛچ تَمہِ پَتہٕ چھُ اَتہِ آمُت اِلیٚکٹہٕ کرنہٕ ڈِپٹی سرپنٛچ سرپنٛچَس ؤسِتھ یُس آسان چھُ اَمہِ پَتہٕ چھِ اَتہِ آسان وارڈ میٚمبر یِم ہر کُنہِ وارڈٕکۍ یعنی کہِ ہر کُنہِ مٔحلٕکۍ چھِ اِلیٚکٹہٕ کران ٲں چھِ تِم چُنان اکھ اکھ نَفر یُس تِم چُنان چھِ یُس تہنٛز کامہِ کران چھِ کَتھ گامہِ لیولہِ پٮ۪ٹھ اَمہِ پَتہٕ چھِ یِوان

ٲں زوٗنہٕ لیولہِ پٮ۪ٹھ ییٚمہِ یَتھ وجہ یَتھ منٛز اَتھ بانٛڈی پوراہَس منٛز واریاہ زوٗن چھِ آمٕتۍ مِثال کے طور پر زوٗن سُمبَل چھِ زوٗن حٲجِن چھِ زوٗن بانٛڈی پورہ چھُ زوٗن کویِل مُقام چھُ زوٗن گُریز چھِ تہٕ اَمہِ پَتہٕ چھِ اَتھ آمٕژ بٕلاک لیول کرنہٕ یَتھ منٛز یِوان چھِ مثال کے طور پر بٕلاک سُمبَل بٕلاک ہاجِن بٕلاک اَجَس بٕلاک کویِل مُقام بٕلاک پٮ۪ٹھہٕ کوٗٹ بٕلاک ٲں گُریز گُریزس منٛز تہِ چھِ اکھ زٕ بٕلاک آمٕتۍ اَلگ اَلگ کرنہٕ تہٕ بٕلاک لیولہِ پٮ۪ٹھ چھُ آسان یُس بٕلاک لیولہِ پٮ۪ٹھ اَتھ آفسر چھُ آسان سُہ تہِ چھُ آسان بی ڈی او بٕلاک ڈیٚولیپمیٚنٛٹ آفِسر یُس آسان چھُ اَمہِ پَتہٕ یُس ٹاوُن ایریا بانڈی پوراہٕچۍ چھِ یۄس تَتِچۍ گورمیٚنٛٹ چھِ یا یُس تَتیٛک وُچھان چھُ مختلف کامہِ مختلف ضروٗرت بیٚیہِ ٲں بیسِک بُنیٲدی یِم ٲں ضروٗرِیات لوٗکَن ہنٛز چھِ سُہ چھِ یِوان وُچھنہٕ مُنَسپُلٹی کمیٖٹی تحت تہٕ پوٗرٕ ڈِسٹِرٛکَس یُس ہیٚڈ وُنٛکیٚن چھُ سُہ ہسا چھُ ڈی سی ڈِوژنَل کٔمِشنر اُویس صٲب ییٚمِس ناو چھُ وُنٛکیٚن پرٛیٚزینٹَس مَنٛز یُس اسہِ تَتہِ چھُ

یُس بانٛڈی پوراہَس منٛز یُس ٲں وُنٛکیٚن پوٗرٕ جے اینٛڈ کے یَس منٛز یُس بانٛڈی پورہ کیٛازِ یُس چھُ یِوان جے اینٛڈ کے یَس منٛز اکھ ڈِسٹِرٛک تہٕ پوٗرٕ ڈِسٹِرٛکُک وُنٛکیٚن یُس گورمیٚنٛٹ سِسٹَم چھُ سُہ چھُ لیٚفٹٕننٛٹ گَورنَر کیٛازِ یُس جے کے چھُ یہِ آو حال ہی آو یہِ یوٗنین ٹیٚرِٹرٛی قرار دِنہٕ ییٚمہِ کہِ وجہ سۭتۍ وُنٛکیٚن یُس ہیٛڈ چھُ ییٚتہِ سُہ ہسا چھُ لیٚفٹٕننٛٹ گورنَر ییٚمِس ناو چھُ مَنوج سِنہا تہٕ بانٛڈی پوراہَس منٛز آیہِ اَتہِ چھِ کیٚنٛہہ ایٚم ایٚل اے تہِ یَتھ منٛز چھِ نَظام الدیٖن یُس اوس یا عثمان مٔجیٖد اوس تہٕ یِمَو ہسا کٔر واریاہ بہتر کارکردگی پَننہِ ڈِسٹِرٛکچہِ ڈیٚولَپمیٚنٛٹ خٲطرٕ تاکہِ یِم ییٚتِکۍ لوٗکھ چھِ یِمَن ہسا میلَن مختلف فیسَلٹیٖز یِم نہٕ تِمَن آسہٕ یِم فیسَلٹیٖز چھِ یِوان دِنہٕ مِثال کے طور پر چھِ یِوان بیٚیہِ حال ہی ہسا آیہِ بَناونہٕ ڈی ڈی سی میٚمبر تہِ یُس ژورَن پانٛژَن گامَن یعنی یَتھ أسۍ وَنو أکِس ٲں دوٚن ترٛیٚن حَلقَن نَظر نَظر گُزر تھاوان چھِ یعنی کہِ یُس یُس تہِ کانٛہہ گامَس منٛز کُنہِ تہِ گامَس منٛز کانٛہہ خاص کٲم آسہِ کرنہٕ یِوان تَمِچۍ یُس ڈِٹیل چھِ یہِ چھِ گۄڈٕنیٛک دِوان پَنُن یُس وارڈ میٚمبر چھُ یہِ چھُ دِوان کٔمِس یہِ چھُ دِوان پَننِس سرپَنٛچس اَمہِ پَتہٕ یُس سَرپَنٛچ چھُ یہِ چھُ واتناوان یہِ ڈی ڈی سی یَس تانۍ تہٕ ڈی ڈی سی چھُ واتناوان یہِ پَتہٕ اعلی حُکامَن تانۍ اَمے حِسابہٕ چھُ یِوان ڈیٚولَپمیٚنٛٹ کرنہٕ یۄس یہِ ٲں کٔمیٖٹی فرٛیم آیہِ کرنہٕ یہِ چھِ زَبر واریاہ اصٕل کٔمیٖٹی کیٛازِکہِ اَمہِ سۭتۍ چھِ ہَر کُنہِ گامٕچۍ ہَر کُنہِ مَحلٕچۍ اِوٕن ہَر کُنہِ گھرٕچۍ تانۍ کانٛہہ تہِ یۄس پرٛابلِم چھِ یہِ چھِ ڈایریٚکٹہٕ گورمنٹَس تانۍ واتناونہٕ یِوان تہٕ یِم کامہِ چھِ پَتہٕ گورمیٚنٛٹ آز یِمَن کامیٚن پٮ۪ٹھ چھِ یِم کٲم کران تہٕ یِمَن چھِ کران یِم کُنہِ قسمٕچۍ کانٛہہ مشکلات آسہِ یہِ چھِ یِوان دوٗر کرنہٕ تاکہِ لوٗکَن یۄس یی یہِ ہسا یی یِمَن بہتر فیسَلٹی پرٛووَایڈ کرنہٕ تہٕ یِم ییٚتِکۍ ایٚم ایٚل اے ٲسۍ یِمو ہسا کٔر مِثال کے طور پر واریاہ بہتری ہسا کٔر یِمو ریٖسیٚنٛٹلی ہسا کوٚر یِمو بانٛڈی پوراہَس منٛز اکھ کال سیٚنٹر تہِ چالو ییٚتہِ ہسا مختلف مختلف گرٛیجویٹ یا ٹُویٚلتھہٕ پاس یِم سُٹوٗڈنٛٹ چھِ یِمَن نہٕ روزگار اوس یِم روزگار کِس تَلاشَس منٛز ٲسۍ تِمَن ہسا آو روزگار فراہم کرنہٕ پَننِسٕے ڈِسٹِرٛکَس منٛز تَتھ منٛز پیٛو نہٕ تِمَن کانٛہہ تہِ دوٗر گژھُن کِہیٖنی یہِ تہِ یہِ ہسا آو اَمے باپَتھ یہِ ہسا کَریٛاو اوس بانٛڈی پوراہَس منٛز اسہِ تِمہِ ساتہٕ ڈی سی اوس ییٚمِس ناو اوس اۭں اِقبال صاب شاہِد اقبال شاہِد اقبالَن صٲبَن ہسا کٔر یہِ کٲم تہٕ ییٚمہِ کہِ وجہ سۭتۍ یِم بانٛڈی پوراہٕکۍ بے روزگار ایٚجوکیٹِڈ لڑکہٕ یِم ٲسۍ یا لڑکہٕ آسہٕ کورِ آسہٕ تِمَن ہسا آو روزگار دِنہٕ یِتھٔے پٲٹھۍ یِم ہسا ییٚتِکۍ ایٚم ایٚل ایز چھِ یِم ہسا چھِ گامَن خٲطرٕ یا روڈَن خٲطرٕ کامہِ اَنان یَتھ منٛز ہسا تَمام یِم بے روزگار لوٗکھ چھِ یِم ہسا چھِ یِہِ کٲم کران ییٚمہِ کہِ وجہ سۭتۍ ہسا یِم چھِ ہیٚکان پَنُن یِمن ہیٚکان پَنُن روزگار میٖلِتھ اَمہِ مٔزیٖد ہسا واٹر فیسَلٹی ہسا آیہِ کرنہٕ تٔحصیٖل ہسا چھِ بانٛڈی پوراہَس منٛز یِتھۍ پٲٹھۍ مثال کے طور پر واریاہ تٔحصیٖل چھِ تَحصیٖل حاجِن چھُ تحصیٖل سُمبل چھُ تَحصیٖل اَجَس چھُ یا مین بانٛڈی پورا چھُ ٲں تَحصیٖل گُریز چھُ اَلگ اَلگ تَحصیٖل کویل مُقام چھُ یِم تَحصیٖل آیہِ نٔے تہِ اَتھ منٛز کیٚنٛہہ کرٛیٹ کرنہٕ مثال کے طور پر تٔحصیٖل حاجن آو نوٚو کرٛیٹ کرنہٕ تَحصیٖل اَجَس آو نوٚو کرٛیٹ کرنہٕ یہِ ہسا آو لوٗکَن ہنٛزۍ بَہتری خٲطرٕ اَمہِ برٛونٛہہ اوس لوٗکَن واریاہ دوٗر پیٚوان اَگر تِمَن پَنٕنۍ کانٛہہ کام آسہِ ہا تَحصیٖل گژھنہٕ خٲطرٕ یِمَن اوس پیٚوان دۄہ پھٕٹراوُن یِمَن ٲس پیٚوان کِرایہِ لاگٔنۍ یِمَن اوس پوٗرٕ دۄہ گژھان مَگر ییٚلہِ یِمَن وۄنۍ نَزدیٖک نَزدیٖک تٔحصیٖل آیہِ دِنہٕ اَمہِ سۭتۍ چھِ یِم ایٖزِلی یِم ہسا چھِ آسٲنۍ سان ہیٚکان پَنٕنۍ کٲم تہِ کٔرِتھ تہٕ بیٚیہِ چھِ یِم ہیٚکان یۄس یِمَن یہِ کُنہِ گورمیٚنٛٹ دَفترَس منٛز کیٚنٛہہ کٲم ٲس یہِ چھِ یِم ہیٚکان بَڑٕ آسٲنی سان کٔرِتھ اَتھ خٲطرٕ چھُنہٕ وۄنۍ یِمَن پیٚوان دۄہ پھٕٹراوُن کیٚنٛہہ بٔلکہِ یِمَن چھِ کیٚنٛژھن گھٲنٹَن یا منٹَن منٛز یہِ کٲم حَل گژھان یہِ ہسا کوٚر واریاہ بہتٔریٖن سِٹیٚپ ہسا چھُ یہِ کَمیٛک گورمنٹُک یِم یِمو یِم نٔے کرٛیٹ کٔرۍ خاص کر یَتھ ڈِسٹِرٛک بانٛڈی پوراہَس منٛز یُس بانٛڈی پورا ڈِسٹِرٛک اوس یِوان فار فٕلَنٛگ ماننہِ کیٛازِکہِ یہِ ہسا چھُ ییٚمہِ سایڈٕ اکھ بارڈر ڈِسٹِرٛک یُس بارڈر ٹَچ کران چھُ یُس مےٚ یُس ہسا یِمَن گُریز ایریا چھُ یہِ ہسا چھُ اکھ یہِ چھُ ایٚل او سی جایہِ پٮ۪ٹھ قٲیِم دۄن مُلکَن درمیان بلکل ہسا آیہِ اَمہِ سۭتۍ